میٛانہِ زندگی ہُنٛد مقصد چھِ بہٕ گوٚژھُس اَکھ بوٚڑ اَفسَر بَنُن یِتھ کَنۍ اَکھ کے اے اٮ۪س یا یوٗ پی اٮ۪س سی اَفسَر چھِ آسان اَمہِ خٲطرٕ چھُس بہٕ دۄہ راتھ محنت کَران مےٚ چھِ ماٹویٹ کَران یُس یہِ گول أچیٖو کَرنَس خٲطرٕ چھِ مےٚ پَنٕنۍ لایف واریاہ چھِ مےٚ لایفہِ منٛز سختی وٕچھمٕژ بہٕ چھُس یِژھان محنت کَرُن بہٕ چھُس دَپان بہٕ گوٚژھُس ٹاپ موسٹ پوسٹَس پٮ۪ٹھ یُن تاکہِ یوٚس اَسہِ پَنٕنۍ یہِ گرٕچ سختی چھِ یہِ گژھِ اَسہِ دوٗر اَمہِ کِنۍ چھُس بہٕ کَران وٕنۍکٮ۪س واریاہ محنت دۄہ راتھ چھُس بہٕ محنت کَران مےٚ چھِ پٮ۪وان کَرٕنۍ اَز مٔزوٗرۍ تہِ چھِ مےٚ پٮ۪وان منٛزٕ منٛزٕ کَرٕنۍ تہٕ بہٕ چھُس محنت کَران پونٛسہٕ چھُس بہٕ زینان تاکہِ بہٕ ہٮ۪کہٕ کِتاب أنِتھ فارم بٔرِتھ اَمہِ خٲطرٕ محنت کٔرِتھ